ہیٚلو اَسَلام علیکُم تُہۍ چھِو حظ ٹھیٖک اصل پٲٹھۍ شُکُر شُکُر بیٚیہِ بوزنٲیِو کینٛہہ بَس آ بس پَکان یِتھَے کٔنۍ

آ تُہۍ مہ پِرٛژھوٕے یہِ چھُ سٲرۍسے مَحلَس یہِ چھا أکۍسٕے گَرَس یہِ چھُ سارنی یِوان یہِ مُشک

مَحلہٕ کَمیٖٹی ؤنۍزِہو تِمو کوٚرُکھ نہ کِہیٖنۍ محلہ کٔہ گوٚو تِمو تہِ نہٕ کِہیٖنۍ

اَدٕ سۄ کَتہِ گَژھِ ہَس کامیاب أمِس اوس نہ گۄڈَے دیُن بناونہٕ أمِس اوس گۄڈَے کَرُن اتھ نَہ سا کِہیٖنۍ نہٕ ییٚتٮ۪ن نہٕ کینٛہہ مَحلَس مَنٛز نہٕ یِم چیٖزٕے اچھا گوٚو تۄہہِ ٲس نہٕ پَیی گۄڈٕ

مَکان بَناوُن دیُتُن نہ دھونٛکھٕ ٹھیٖک ٹھیٖک

کِہیٖنۍ کینٛہہ ٹایم تہٕ اَدٕ أسۍ تہِ ٲسۍ وَنان یہِ چھِ خَبر کَتہِ یِوان یہِ مُشک اَسہِ کتہِ چھِ پَتہ یہِ چھو تۄہہِ أتۍتھٕے لَرِ بَسان یہ کٕہۭنۍ نہٕ تِمو تِمو کیٛاہ تِمو آسَن نہ پونٛسہٕ کھیٚمٕتۍ تِم کیاہ کَرَن اچھا گوٚو آمٕتۍ چھِ اچھا وۄنۍ چھا آسان کِنہٕ نہ وۄنۍ گٔیَس فَرقن اصلی گوٚژھ اتھ آسٕنۍ سٲری مَحلہٕ وٲلۍ یِکوَٹَے بَس تٔمِس گَژھِ ہے یہِ بنٛد ییٚلہِ نہٕ وۄنۍ کٕہٕنۍ درٛاو تہٕ یہِ تہِ کھوٚت کَلسٕے تی سو نہ وَنان یہِ اوس مَحلَس نیرُن یِکوَٹَے اگر مَحلہٕ نیرِہہ سورُے یِکوَٹَے تہٕ ادٕ حظ چلو ادٕ حظ چلو بِہِو تیٚلہِ ہہ خۄدایَس حَوالہٕ